وقتہٕ وقتہٕ گژھِ پَننُے اصل راے دِنۍ مثلًا تُہی رٔٹو اکھ آڈرٕ پَنُن ٹایمس پیٹھ وۄنۍ چھُو یژھان پَننۍ اصل راے دِنۍ سیلٲرس تہٕ ڈِلوری کمپنی خٲطرٕ